کَشمیٖرَس مَنٛز یۄس چھِ اَتھ منٛز چھِ دۄہَے مُشکِلات آمٕتۍ ہٮ۪لٕتھ کیرَس مَنٛز گۄڈٕنٮ۪تھٕے اگر بہٕ کَتھ کَرٕ کہِ یُس ییٚتیُک اِنفرٛاسٕٹرَکچَر چھِ واریاہ کمزور یا یِم نَفَر گَژھَن واتٕنۍ ہاسپِٹَل اٮ۪کسٮ۪سبِلٹی ییٚمِچ کَتھ کَرٕ بہٕ واریاہ کَم چھِ بیٚیہِ کیٛاہ چھِ ییٚتہِ روزان ییٚتہِ چھِ ہمیشہ روزان ڈاکٹرَن ہٕنٛز کٔمی قِلعت چھِ ییٚتہِ روزان یا بہٕ وَنہٕ کہِ یِتھ پٲٹھۍ کہِ یِم ٹرٛینِنٛگ اِنسچوٗٹ چھِ ییٚتہِ تِم چھِ زیاد یِم ٹرٛینہٕ یِمو تِمو ٹرٛین کٔرۍ تِم چھِ تٔتی تھاوان تِمَن چھُنہٕ پَتہٕ جاب مِلان ییٚتہِ کِہیٖنۍ سُہ تہِ چھِ گَژھان پرٛابلِم یا ییٚتہ اگر وٕچھو کہِ اَوٲمی فَنڈِنٛگ یِم چھِ ییٚتہِ گَژھان سُہ تہِ چھِ ییٚتہِ واریاہ کم گَژھان پرٛایویٹ چھِ ییٚتہِ زیادٕ تَمہِ سۭتۍ کیٛاہ چھِ گورمٮ۪نٛٹَس مَنٛز چھِ ییٚتہِ کٔمی آمٕژ وۄنۍ اگر بہٕ وٕچھ کہِ باقیَن سٕٹیٹَن اگر بہٕ کَمپِیَر کَرٕ کیرَلا ٲسِن تَتھ مَنٛز تامِل ناڈوٗ ٲسِن یا مہاراشٹرٛا ٲسِن یِمن جاین اگر بہٕ وٕچھ کہِ یِمن جاین چھِ واریاہ اصٕل ہٮ۪لٕتھ کِیَر سِسٹَم تہٕ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ کشمیٖر چھِ واریَہَن مَنٛز لیک کَران سُہ ٲسِن اِنفرٛا سٕٹرکچَر یا سُہ ٲسِن کالٹی